وعلیکُم اَسلام اَہَن حظ کیٛاہ دٔلیٖل اَچھا ٹھیٖک ٹھیٖک تُہۍ دیُتوٕ نم یہِ کَتھ ایریاہَس منٛز چھُ روزانٕے اٮ۪چ ایم ٹی ٹھیٖک چھُ اَتھ چھُ گۄڈٕ گۄڈٕنٮ۪تھٕے چھُ تۅہہِ یہِ اوَر سٔروِس اِنجیٖنر ٹھیٖک چھا سُہ وُچھِو گۄڈٕے فِزِبِلِٹی چھا اورٕ اَگر فِزِبِلٹۍ ٲسۍ تَمہِ پَتہٕ چھُو تۄہہِ کَرٕنۍ تۄہہِ چھُو رَوٹر اکھ اَنُن ٹھیٖک چھا اَگر أسی اَسہِ نِش نِیِو تُہۍ تہٕ اَسی نِش کُنہِ وِزِ چھُ کَسٹٕمر وَنان بہٕ حظ اَنہٕ پانٕے ٹھیٖک چھا تہٕ تَمہِ پَتہٕ چھِ کَرٕنۍ کٲم تَمہِ پَتہٕ چھُ روٹر ییٚلہِ اوٚن سُہ چھُ گۄڈٕ ٹھیٖک ریڈی اَصٕل چھُ تَتھ یِوان آ سُہ چھُ اٮ۪کٹِویٹ کَرناوُن تَتھ چھُ پُلین روزان ترٛےٚ ہَتھ ساڑ ترٛےٚ ہَتھ چھِ بیٚیِس ساڑ ترٛےٚ ہَتھ چھُ بیٚسِک یِوان تیٚلہِ گوٚو تتھ تیٚلہِ گوٚو تَتھ کَرٕنۍ کٲم سَتھ ہَتھ سَتھ ہَتھ نَمنَمَتھ رۄپیہِ بَرٕنۍ تتھ منٛز چھُ تَتھ منٛز چھُ تۄہہِ ہَنٛڈرنٛڈ ایم بی پی ایس سُپیٖڈ یِوان تہٕ اَنلِمٹِڈ تَتھ منٛز یہِ تہِ اَنلِمٹِڈ بیٚیہِ یِیو تَتھ منٛز یِیہِ تۅہہِ لینٛڈ لاین تہِ آ آ آ یہِ چھُ بہتر تہٕ اَفضل اَتھ یِیَو تۄہہِ لینٛڈ لاین تہِ سُہ تہِ چھُو تۅہہِ سُہ کالنٛگ تہِ چھَو تۄہہِ فرٛی

ٹھیٖک ۄۄنۍ چھُس بہٕ وَنان بیٛاکھ چیٖز تۄہہِ چھا زیادٕ واے فایی ضروٗرت کِنہٕ تۄہہِ چھُ کُنہِ ڈیسک ٹاپَس لین تہِ ضروٗرت لین پوٹ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ چھُ اکھ چیٖز یُس یہِ روٹر چھُ یہِ چھُ سینٹرَس لاگُن لابی منٛز یُتھ ہیٚرِ بۄنہٕ کَنٮ۪کشَن یِیہِ برابر ہَر کُنہِ روٗمَس گَِژھِ برابر سِگنَل یہِ نتہٕ أسۍ چھِ کران کٲم أسۍ چھِ چلو ٹھیٖک چھُ بہٕ کرٕ تۄہہِ یہِ سا یہِ ایڈرَس تہٕ فون نَمبر کیٚنٛہہ چھُنہٕ پَرواے